وعلیکُم السلام اَہَن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک بہٕ اوس یور ڈَلَس پٮ۪ٹھ گوٚمُت آ خٲرٕے اوس یہِ اوس یہِ گاسہٕ لوٗنِتھ یِہوٚے اوس گاسہٕ واسہٕ وَٹُن دَپان روٗد چھُ اۭں شیٚرِکٲتِس منٛز چھُو تُہۍ وَنان ٹھیٖکہٕ ٹیٖن دِمووسا کِنہِ سیرِ تُہۍ کیٛاہ چھُو وَنان رٔلِتھ مِلِتھ سٲرۍسی حساب

مَشوَر چھُ باسان ٹھیٖکٕے تہٕ مےٚ تہِ پے نہٕ زیادہ بار اَمہِ سۭتۍ کیٚنٛہہ اَچھا رۄپیہِ لَچھ

ٹھیٖک یہِ چھُ ٹھیٖک کَب اوس مےٚ ییٚمۍ حساب گَرِکٮ۪ن یہِ اوس مےٚ گاسہٕ لوٗنِتھ دَپان پَگاہ چھُ روٗد یِم وَٹو گاسہٕ گاسہٕ اوسُس گَنٛڈان اۭں تہٕ مَشوَر چھُ تُہُنٛد ٹھیٖک وۄنۍ وٕچھو کَنٹرٛٮ۪کٹَرَس کَرو کٲنٛسہِ کَنٹٮ۪کٹ وٕچھو سُہ کیٛاہ وَنہِ تہٕ ٹھیٖک چھُ أتۍنٕے کَرو کَتھ ٹھیٖک چھُ